جِناب مےٚ کورٕے مےٚ چھِ یہِ آرڈَر یُس بہٕ تۄہہِ دِتوٕ یَتھ منٛز مےٚ تۄہہِ ؤنمَو اَکھ بریانی اَکھ گٔژھ آسٕنۍ بیٚیہِ گژھَن کیٚنہہ پٮ۪ٹیٖز آسٕنۍ تہٕ بیٚیہِ گژھِ آسُن سینڈوِچ اَکھ زٕ اَتھ آرڈٕرَس پٮ۪ٹھ چھُس سَو تۄہہِ بہٕ یہِ وژھان وَنُن زِ بہٕ چھُس اَکثر بیشتَر تۄہہِ نِش آرڈَر کران مےٚ چھِ برۄسہٕ تُہٕنٛد آرڈَر چھِ اَصٕل پٲٹھۍ ڈٮ۪لوَر گژھان ٹھیٖک پٲٹھۍ ڈیلوَر گژھان مگر یَتھ آرڈٕرَس منٛز اوسُس بہٕ یژھان تۄہہِ یہِ وَنُن زِ یُس تۄہہِ مےٚ یہِ آرڈَر دیُتمُت چھُو یہِ چھِ مےٚتھوڑا ٹایمہٕ بعد ضُروٗرَت مطلب یہِ واتہِ مےٚ نِش یَتھ ٹایمَس پٮ۪ٹھ تِکیٛازِ ؤنکیٚن چھُس بہٕ اٮ۪وَلیبُل مگر یہِ چھِ اَسہِ کھیٚوُن مےٚ چھِ بیٚیِس جایہِ یہِ نیُن تَتہِ چھِ یہِ پتہٕ استعمال کَرُن کھیٚن چھیٚن اَسہِ تٔمۍ موجوٗب اوس مےٚ تۄہہِ اَکھ التجا اَکھ اوسُس بہٕ تۄہہِ یہِ کران زِ یہِ گۄژھا مےٚ گرم روزُن مہربٲنی کٔرِتھ کٔرِزیو تُہۍ اَتھ اَصٕل پٲٹھۍ پٮ۪کیجِنٛگ پٮ۪کیجِنٛگ کٔرِزیو تُہۍ اَتھ أمۍ آیہِ زِ یُس یہِ چیٖز چھِ یہِ گۄژھ واریاہ اَصٕل پٲٹھۍ گرم روزُن یہِ گۄژھ نہٕ ٹھنٛڈ گژھُن زیادٕ کیٚنہہ تِکیٛازِ مگر یِم چیٖز اَگر ٹھنٛڈ چھِ گژھان یِم چھِنہٕ پتہٕ کھیٚنہٕ یِوان یِمَن چھِنہٕ سُہ مَزٕ روزان سُہ یِمَن چیٖزَن کیٚنہہ تِکیٛازِ تَتیتھ آسِنہٕ پتہٕ مےٚ یہِ اوٚوُن یا باقٕے فیسلٹی کیٚنہہ یَتھ پٮ۪ٹھ بہٕ یہِ گرم کَرٕہَن أمۍ موجوٗب کٔرِزیٚو مہربٲنی کٔرِتھ تُہۍ اَتھ تِژھ پٮ۪کیج یِم اِنٛسُلیٹِڈ بیگٕس چھِ یِوان یا باقٕے کیٚنہہ ڈبہٕ وَبہٕ چھِ یِوان یَتھ منٛز نہٕ یہِ سردی اَتھ پوڈِ کیٚنہہ یَتھ منٛز نہٕ یہِ سرد گژھِ کِہیٖنۍ تِکیٛازِ آز چھِ سرد گژھان زیادٕ چیٖز تھوڑا سردی فیٖرٕمٕژ تہٕ تٔمۍ سۭتۍ چھِ پَتہٕ چیٖزَن ہُنٛد یِمَن زَنہٕ أسۍ چیٖز آرڈَر چھِ کٔرِمٕتۍ أمیُک مَزٕے چھِ راوان اس لیے کٔرِزیٚو تُہۍ مہربٲنی کٔرِتھ اَتھ اَصٕل پٮ۪کیجِنٛگ یَتھ منٛز نہٕ اَتھ ہیٖڈ یہِ گژھِ زیادٕ لاس گژھِ کِہیٖنۍ یہِ گژھِ گرم روزُن سٔہ بِلکُل زَنٛتہِ گژھِ تازٕ آسُن یہِ اس لیے کٔرِزیٚو اَتھ مہربٲنی کٔرِتھ تُہۍ پٮ۪کیجِنٛگ بَڑٕ فٔسٹ کلاس اَتھ تھٲیہِ زیٚو تُہۍ کیٚنہہ بانہٕ یہِ کیٛاہ چھِ اَتھ وَنان پٮ۪کیجِنٛگ یِم اِنٛسُلیٹِڈ بیگٕس چھِ یِوان یا باقٕے چھِ یِوان تِم بانہٕ وانہٕ کیٚنہہ موٚٹ پہن یُتھ نہٕ اَتھ سردی پورِ کِہیٖنۍ تہِ تہٕ بَس أمی موجوٗب کَریو تۄہہِ مےٚ فون یُس زَنہٕ یہِ آرڈَر چھِ اَتھ گژھِ یہِ چیٖز گژھُن تہٕ ڈیلوَر گژھِ یہِ گژھُن بیٚیہِ ٹایمَس پٮ۪ٹھٕے تِکیٛازِ مےٚچھُ بٮ۪یِس جایہِ واتُن باقٕے نہٕ حظ کِہیٖنۍ